اہن حظ آ مےٚ چھِ جمع پرٛٲنۍ فوٹو تہِ نٔے فوٹو تہِ چھِ جمع حظ مےٚ تِکیازِ بہٕ چھُس آز تُلَن نٔے فوٹو تہِ ییٚمِس ڈی ایٚس آر سۭتۍ ڈی ایٚس آر کیمرا سۭتۍ زَبردست چھِ فوٹو وَتھان سُہ تٔمِس چھِ دِوان أسۍ پتہٕ دۄہس مان ژٕ پانٛژھ ہَتھ رۄپیہِ چھِ أسۍ تٔمِس دۄہس دِوان ریٚنٛٹس پتہٕ چھِ أسۍ تُلان یارَن سۭتۍ فوٹو دوستن سۭتۍ فوٹو ایٚکَسکَرشَن گژھان تُلان تَتہِ تہِ فوٹو پہلگام تُلَان فوٹو مان ژٕ واریاہَن یارن سۭتۍ تُلَان فوٹو أسۍ تٔتِے تُلَان ہَر کُلیٚن کُن فوٹو پوشن کُن فوٹو ہَر کُنہِ جایہِ تُلَان فوٹوٗ یِم برٛونٛٹھِم فوٗن تِم چھِنہٕ صاف زیادٕ تِم ٲسۍ واریاہ تِم چھِ واریاہ گٔٹۍ یِوان فوٹو اَگر کٲنٛسہِ ہاووٗ تِم چھِ دپان یہِ کیٛاہ فوٗن یِم چھِ مٕکٕرۍ فوٗٹو یِم چھِنہٕ رٕتی پَتہٕ ڈی ایٚس آر تِمو سۭتۍ تُلَان زَبَردَست فوٗٹو پَتہٕ چھِ أسۍ ہاوان تِم کٲنٛسہِ تِم فوٹو دپان یِم چھِ یاوٕ اصٕل سُہ خۄش گژھان پَتہٕ چھِ تھاوان أسۍ تِم سوشَل میٖڈیاہَس اَپلوڈ کَران فیس بُکَس کَران اَپلوڈ وُچھان چھِ سٲری یار دوٗس چھِ وُچھان تَمام چھِ وُچھان کانٛہہ چھِ دپان یہِ کَتہِ اوٚنوٗ فوٹو یہِ چھُ واریاہ رُت ووٚتھمُت اصٕل ووٚتھمُت واریاہ یاوٕ قٕہَر ووٚتھمُت یوٚتانۍ سُہ مۄکلیو زمانَے ییٚلہِ تِم پرٛٲنۍ فوٹو ٲسۍ چَلَان آز چھِ چَلَان یِم نٔو نوٚو زمانہٕ آز چھِ چَلَان نٔے فوٹو ڈی ایٚس آر سۭتۍ پیٚوان آز شوٗٹ کَرُن آز چھِ یِمَے فوٹو چَلَان زیادٕ تۄہہِ چھُ دَپان بیٚیہِ یہِ پرٛانیٚن فوٹوَن چھا زیادٕ ویلیو کِنہٕ نَیَن فوٹوَن بے شَک چھِ نَیَن فوٹوَن واریاہ زیادٕ ویلیوٗ تِکیٛازِ یِم چھِ واریاہ صاف وَتھان واریاہ رٕتۍ وَتھان آز چھِ ٹیٚکنالجی نٔو نٔو درٛٲمٕژ ڈی ایٚس آر چھُ بٕلَر چھِ اَنان پٔتۍ کِنۍ اَتھ ڈی ایٚس ایٚل آر ہَر کانٛہہ ہَر کانٛہہ چیٖز چھُ اَنان یہِ واریاہ صاف چھُ یہِ تُلان فوٹوٗ اگر زوٗم کَرو فوٹو یہِ یی صاف مان ژٕ واریاہ صاف یہِ مان ژٕ پٔتِم فوٹو یُتھ تمہِ کھۄتہٕ صاف یییہِ یہِ آز چھِ کَران توتہِ فونَن منٛز ایٚڈِٹِنٛگ فوٹوَن منٛز صاف تہِ گژھان فوٹو واریاہَن نوٚو فوٹو اصٕل پٲٹھۍ چھِ بَنان